ہٮ۪لو اَسَلامُ علیکُم یہِ چھِ حظ پارسا رٮ۪سٹورَنٛٹ اَسہِ اوس فُڈ اَکھ آرڈَر حظ کَرُن حظ اَسہِ چھُ واریاہ واریاہ زیادٕ آز بۄچھِ لٔجمٕژ أسۍ ٲسۍ اَز واریاہ زیوٗٹھ پِکنِک کوٚرمُت تہٕ أسۍ آے تورَے تورٕ آو نہٕ کھٮ۪ن تہٕ کھٮ۪نَس ٹایمٕے تیوٗتاہ کِہیٖنۍ نہٕ وۄنۍ ٲس مےٚ پَنٕنۍ کینٛہہ کَزنٕز تِم ٲے اَسہِ سۭتۍ تہٕ ییٚتہِ چھُنہٕ گَرِ کِہیٖنۍ نہٕ بَنٲیِتھ حظ تَمہِ کِنۍ ٲسٕس بہٕ یَژھان مےٚ گژھِ سُہ ہُہ فرٛایڈ رایِس فرٛایڈ رایِس لگ بگ ترٛےٚ پَلیٹ تہٕ بیٚیہِ گژھِ مےٚ تٔتھۍ سۭتۍ چِکَن کانتی چِکَن کانتی بیٚیہِ گژھِ مےٚ تَتھ سۭتۍ آسُن حظ مٮ۪تھ مٮ۪تھ تہٕ بیٚیہِ چھِ مےٚ ضوٚرَتھ حظ یہِ یہِ ہہ یہِ رِستہٕ ژور تَتھ سۭتۍ کیٛازِکہِ مہمان چھِ اَسہِ سۭتۍ گُتُلۍ حظ تہٕ اَسہِ چھِ یِم ضوٚرَتھ اَکھ گوٚو بیٚیہِ بِریانی پَلیٹ اَکھ کیٛازِکہِ اَکھ کَزٕن چھِنہٕ کھٮ۪وان فرٛایڈ رایس کِہیٖنۍ حظ تٔمِس خٲطرٕ تھٔوۍزیو تُہۍ پیک کٔرِتھ بِریانی ڈَبہٕ حظ تہٕ تَمہِ مٔزیٖد گژھِ مےٚ رِستہٕ ٲٹھ تَتھ سۭتۍ بیٚیہِ چِکَن کانتی رِستہٕ ٲٹھ ژیٚٹِنۍ ویٚٹِنۍ سۭتۍ گژھِ آسٕنۍ تَتھ سۭتۍ حظ تہٕ بہٕ روزٕہا تُہُنٛد واریاہ شہ شُکُر گُزار اگر تُہۍ مطلب یِم چیٖز سوٗزِو مےٚ پیک کٔرِتھ تہٕ بیٚیہِ گژھِ مےٚ فرٛایڈ رایس آسُن واریاہ زیادٕ ہاٹ اَصٕل واریاہ اَصٕل ٹیسٹی گوٚژھ آسُن سُہ تہٕ تُہۍ اگر تُہۍ مٮ۪نشَن یہِ ہہ یہِ مطلب ؤنِو مےٚ ٹایم ڈیلؤری ٹایم کَر کٔرِو تہٕ بہٕ روزٕ تَمہِ حِساب رٔڈی تہٕ تُہۍ کٔرِو مےٚ مٮ۪نشَن ڈیلؤری ٹایم بیٚیہِ کٔرِو تھوڑا بہت ڈِسکاوُنٛٹ تہٕ ڈِسکاوُنٛٹ کٔرِو ضٔروٗری کیٛازِکہِ اَسہِ چھُ واریاہ زیادٕ مہمان ییٚتہِ بیٚیہِ گژھِ مےٚ فرٛایڈ یہِ ہہ یہِ کَبابہٕ کَبابہٕ شےٚ کَباب شےٚ تَتھ سۭتۍ حظ تُہۍ کٔرِو یہِ مٮ۪نشَن سورُے أکسٕے لوجَس منٛز تہٕ یَتھ منٛز بُکہِ پٮ۪ٹھ پَتہٕ کٔرِو تُہۍ پیک تہٕ أسۍ چھِ روزان یُتھُے حظ أسۍ چھِ روزان یُتھُے راجپورہ تہٕ تُہۍ ہیٚکِو یہِ رو راجپورہ روڈ مین روڈَس پٮ۪ٹھ یہِ ڈیلوَر آرڈَر کٔرِتھ مےٚ چھِ ناو رُقیہ تہٕ تُہۍ ہیٚکِو یہِ رٮ۪سٹو یہِ آرڈَر کٔرِتھ تہٕ تَمہِ ساتہٕ اگر تُہۍ کال تہِ کٔرِو تہٕ کینٛہہ چھُنہٕ پرواے مگر ڈِسکاوُنٛٹ گژھِ ضٔروٗری أسۍ کَرو پیمٮ۪نٛٹ جی پے تھرٛوٗ کینٛہہ چھُنہٕ پرواے حظ چلو اَسَلامُ علیکُم